پُلٲومِس منٛز کَم وُمینٕز ایٚمپاوَرمٮ۪نٛٹ خٲطرٕ چھِ اِمپروٗمٮ۪نٛٹ یِوان کَرنہٕ اگر وُچھو ییٚتہِ ہَسا چھِ جاب فِیر یِوان وومیٚنَن خٲطرٕ کَرنہٕ تَمہِ سۭتۍ چھِ ہٮ۪کان تِہٕنٛز ایٚمپُلایمٮ۪نٛٹ میٖلِتھ وُمیٚنٕز چھِ یِوان ایٚمپاوَر کَرنہٕ تَمہِ سۭتۍ چھِ پوٗوَرٹی ہٮ۪کان دوٗر گٔژھِتھ یِتُے یوٚت نہٕ کیٚنٛہہ تِہٕنٛدِ خٲطرٕ چھِ الگ اَکھ الَگ کالیجِز یِوان ووٗمینٕز کالیج چھُ یہِ آمُت کھولنہٕ زَنانَن ہٕنٛدِ خٲطرٕ باقٕے وسَلام